سٲنِس مُلکَس منٛز گٔے واریاہ زیادٕ قَصٕب غٲب یِمو منٛز اَکھ قَصٕب چھُ بھارَت ناتیَم کَتھہ کلی یِم زَن غٲب گٔے ہتا کہِ اَگر أسۍ کٔشیٖرِ ہِنٛز کَس کَرو کٔشیٖرِ منٛز تہِ گٔے واریاہ زیادٕ قَصٕب غٲب یِتھ کٔٹھۍ زَنہٕ رۄف چھُ پَتجہٕ ووننہِ چھِ کانٛگرِ ووننہِ چھِ کرٛالہٕ کٲم چھِ یِم قصٕب زَن غٲب گٔے تہٕ بہٕ چھَس پنٛنِس یۄس نٔو پُتنَے چھِ بہٕ چھَس تِمَن گُزٲرِش کَران زِ تِم تھایَن پَنُن تہزیٖبو تَمَدُد بَرقرار تِم دِیَن اَتھ کامہِ کُن واریاہ زیادٕ تَوَجوٗ تِکیٛازِ یِم چھِ اَسہِ پنٕنۍ قَصٕب یِم چھِ غٲب گٔمِتۍ اَگر أسۍ اَتھ کُن تَوَجوٗ دِمو تیٚلی ہٮ۪کو أسۍ پَنُن تہزیٖبو تَمَدُد بِرقرار تھٲیِتھ